کشمیٖری لیگویٚج اَگر أسۍ وٕچھو گوڈٕنٮ۪تھ اَگر أسۍ وٕچھو پرٲنِس زَمانَس منٛز یم پرٲنۍ ٲسۍ تِم ٲسۍ اکھ بالکُل ٹھیٖک کٲشُر کران یۄس اکھ پیور کٲشِر لیٚنٛگویٚج ٲسۍ تِم ٲسۍ سۄے یوٗز کران مَگر وٕنٛکیٚس اَگر أسۍ وٕچھو ؤنٛکیٚس چھُ نہٕ پِیور کٲشُر یِوان کرنہٕ اَتھ منٛز چھِ کیٚنٛہہ اردوٗ لَفٕظ اَتھ منٛز چھِ کیٚنٛہہ ہِندی لفٕظ تہِ اِستعمال کرنہٕ تَمہِ کِنۍ اَگر أسۍ وٕچھو تَنہٕ پٮ۪ٹھ وٕنیُک تام آیہِ اَتھ منٛز واریاہ چینٛج وٕنٛکیس اَگر یِم چینٛج آیہِ تِم آیہِ واریاہ چیج کرنہٕ وٕنیُک تام